ہیلو السَلامُ علیکُم یِم حظ نٔے چھِ آسان زا بَچہِ لَکٕٹۍ لَکٕٹۍ شُرۍ تِمَن خٲطرٕ حظ چھِ أسۍ واریاہ کامہِ کَران کہِ یِمَن گژھِ نہٕ اَکھ اَن ہایجیٖنِک پرٛابلِم گژھٕنۍ کِہیٖنۍ کانٛہہ ییٚمہِ سۭتۍ یِم بٮ۪مار گژھن اگر أسۍ گۄڈٕنِچی کَتھ کَرو گۄڈنٮ۪تھٕے چھِ أسۍ کٲم کَران یۄس تٔمِس چھِ آسان زیادٕ لۄکٹِس شُرِس چھِ آسان زیادٕ تَر پنٛںہِ ماجہِ سۭتۍ وابَستگی تہٕ یۄس تٔمۍ سٕنٛز موج چھِ سۄ گژھِ صاف تہٕ پاک روزٕنۍ پانہٕ یِم تٔمِس پَلو آسن سۄ گٔژھ تِمَن جلدی سۄ چھَلٕنۍ سۄ گٔژھ سرٛان کَرٕنۍ جلدی سۄ گٔژھ کھیٚنۍ چیٚنۍ صاف تہٕ شِفاف تہٕ بیٚیہِ یُس لۄکُٹ بَچہِ چھُ تہٕ تِکیٛازِ یُس مطلب تٔمِس ییٚلہِ سۄ کھیٚیہِ چیٚیہِ اَصٕل پٲٹھۍ ییٚلہِ سُہ ماجہِ ہُںٛد دۄد چیٚیہِ تہٕ تٔمِس گژھِ نہٕ تیٚمہِ سۭتۍ کانٛہہ کَمزوٗری یِنۍ کِہیٖنۍ یا کانٛہہ بٮ۪مٲرۍ اَٹیک کَرٕنۍ کِہیٖنۍ تِکیٛازِ ییٚمہِ گَڈِ سُہ ماجہِ ہُنٛد دۄد چیٚیہِ اگر سُہ ماجہِ ہُنٛد دۄد صاف تہٕ شِفاف آسہِ ہُمِس تہِ گژھِ نہٕ پرٛابلِم کٕہٕنۍ دوٚیِم کَتھ اگر أسۍ وٕچھو یُس کَمرٕ آسہِ یَتھ منٛز تِم بِہِتھ آسن تَتھ منٛز گژھِ آسٕنۍ صفٲے واریاہ زیادٕ تِکیٛازِ یُس یہِ شُر چھُ یہِ چھُ آسان بِچور ماسوٗم أمِس چھَنہٕ زیادٕ آسان اِمیوٗن سِسٹَم تہِ مضبوٗط کِہیٖنۍ أمِس چھُ آسان اِمیوٗن سِسٹَم تہِ واریاہ کمزور اَمِس چھُ جلدی اَٹیک کَران کانٛہہ تہِ بٮ۪مٲرۍ تہٕ یِم کَمرٕ ییٚلہِ صاف آسہِ تَتھ منٛز آسن نہٕ بیٚکٹیٖریا ویٚکیٖریا کِہیٖنۍ تہٕ سُہ گژھِ آسُن تٔمۍ سۭتۍ تَتھ صفٲیی تھَوٕنۍ چھِ ضروٗری تہٕ بیٛاکھ کَتھ گوٚو یتھ اگر وۄنۍ سُہ کُنہِ مطلب یُس تٔمِس بِستر آسو ترٛاوان یا کَمَل تھَوان یا کینٛہہ تہٕ سُہ گژھِ صاف شِفاف آسُن بیٛاکھ گوٚو یُس بَچَس پَنُن ڈرٛس چھُ آسان پَنٕںۍ پَلو چھِ آسان تہٕ تِم تہِ گژھِ اِنسان جلدی جلدی چھَلُن تِکیٛازِ سُہ بَچہِ اَمہِ گَنٛدگی نِش بیٚیہِ یُس بَچَس کھیٚن چیٚن چھِ دِوان خاص کَر دۄد اگر بوتلہِ ہُنٛد دۄد چھِ دِوان تہٕ سُہ بوتَل گژھِ جلدی گرٛیٚکہٕ نا گرٛیٚکہٕ نٲوِمِتۍ آبہٕ سۭتۍ چھَلٕنۍ یا یُس تَتھ بٔتھِ دۄدٕ ٹیوٚنٛڈ چھِ آسان سُہ ہُہ تہٕ سُہ تہِ گژھِ صاف کَرُن گرٛیٚکہٕ ؤنۍ آبہٕ سۭتۍ یا یُس تٔمِس دۄد دِمو سُہ تہِ گژھِ اَصٕل پٲٹھۍ وُشنِس آبَس منٛز سۄکھبٔلِس آبَس منٛز ترٛاوُن تہٕ یا اگر تٔیٚس شُگر دِمو کھَ کھَنٛڈ دِمو تہٕ تَتھ منٛز گژھِ نہٕ تیوٗتاہ شُگَر کَنٹینٛٹ تہِ آسُن کِہیٖنۍ یِم چھِ واریاہ چیٖز یِمَن ہُنٛد خیال چھُ پیٚوان تھَوُن یِمہٕ گڈِ اَکھ نوٚو زا بَچہِ چھُ آسان تہٕ تٔمِس چھُ پیٚوان یِمَن چیٖزَن ہُنٛد زیادٕ خیال تھَوُن تہٕ بیٛاکھ اَکھ چیٖز چھِ یُس اِنسان تٔمِس کھۄنہِ منٛز تُلہِ ترٛایہِ سُہ گژھِ پانہٕ تہِ صاف تہٕ شِفاف آسُن خاص کَر یِم یُس ٲسَس منٛز تٔمِس چیٖز ترٛاوَو تٔمِس گژھن سٲری تُل چیٖز پٔتھرٕ تہٕ ترٛوو ٲسَس منٛز تہِ گژھِ نہٕ کَرُن کِہیٖنۍ نہٕ تہٕ تٔمِس گژھِ صاف تہٕ شِفاف پٲٹھۍ دیُن تہٕ پٔتھرِم چیٖز نہٕ خاص کَر دیُن کِہیٖنۍ یُس تہِ کانٛہہ نوٚو آسہِ اوٚنمُت چیٖز تَمیُک گژھِ خیال تھَوُن تہٕ خاص کَر صفٲیی ہُنٛد گژھِ زیادٕ پَہمَتھ خیال تھَوُن بَچَس پانَس تہِ تہٕ یۄس تٔمِس موج آسہِ تہٕ تٔمِس تہِ گژھِ واریاہ زیادٕ خیال آسُن صفٲیی ہُںٛد بیٚیہِ یُس تٔمِس کھیٚن چیٚن دِمو خاص کَر اگر وۄنۍ دُکان پٮ۪ٹھٕ اَنو وٕ دۄد وۄد مٔلۍ اِنسان گژھِ وُچھُن اَ یہِ ما چھُ ایٚکٕسپایَر گوٚمُت یِمَن چیٖزَن ہُنٛد چھِ زیادٕ خیال آسان تھَوُن تہٕ بَس یِم چیٖز چھِ یِمَن ہُنٛد زیادٕ اِنسانَس خیال چھُ تھَوُن باقٕے شُکریا